اگر کٲنٛسہِ گَرَس منٛز کَلہٕ دود آسہِ وٕنۍکٮ۪س چھِ أسۍ اکثر بیشتر کٔشیٖرِ منٛز دَپان نُن چاے گژھِ آسٕنۍ چاے گژھِ آسٕنۍ یَتھ زَن نوٗن آسہِ ترٛٲیِتھ سوے چھِ چیٚنۍ یہِ چھُ اَکھ چیٖز مطلب نُن چاے چھِ واریاہ پرٛانہِ زمانہٕ پٮ۪ٹھ آمٕژ یا دوٚیِم کَتھ گُتُل اَتھ ننٛدٕر کَرٕنۍ آرام ترٛاوُن پَتھ کَلہٕ ترٛاوُن تھوڑا ننٛدٕر کَرٕنۍ یا کَلَس مۄٹھ دِنۍ کَلَس پٮ۪ٹھ تھَپھ تھَپھ تھَپھ تھَپھ دِنۍ تمہِ سۭتۍ گژھان یا بیٛاکھ چیٖز چھِ زِ اِنسانَس پَزِ کلَس ترٛاوُن ہُندر آب کَلہٕ چھَلُن بُتھ چھَلُن تَمہِ سۭتۍ تہِ چھِ ژَلان کَلہٕ دود یا چھِ پَتہٕ پٮ۪وان کَلَس کینٛہہ دٔجۍ ؤجۍ تھاوان گٔنٛڈِتھ تَمہِ سۭتۍ چھِ کَلہٕ دود ژَلان یا چھِ ٹیوٚٹھ کَہوٕ کَران دۄدٕ روٚستُے چاے بَناوان یَتھ زَن دۄد ٹیٚٹھ پَہَم چھِ آسان تَمہِ سۭتۍ تہِ چھُ کَلہٕ دود ژَلان اِنسانَس